ایٚجُوکیشَن سِسٹم چھُ وارِیاہ اَصٕل یَتھ اَیرِیاہس منٛز واریاہ اَصٕل گورمٮ۪نٹس چھِ یِہے کٲم کَرٕنۍ زِ سکوٗلَن منٛز چھِ اصٕل اصٕل ٹیٖچَر تھاوٕنۍ یِم اصٕل تعلیٖم ہیٚکَن بَچَن دِتھ بَچہٕ تہِ ہیٚکَن واریاہ اصٕل تعلیٖم حٲصِل کٔرِتھ یُتھ کہِ تِم پتہٕ واریاہ واریاہ ایٚگزامَن خٲطرٕ تیٲری ہیٚکن کٔرِتھ